اگر زَن بہٕ کَتھ کَرٕ پَننِس ضِلعَس انٛدر یعنی کُپوٲرۍ ضِلعَس انٛدر وۄبدَن وٲلۍ فصلَن ہٕنٛدۍ متعلق تہٕ تَتھ منٛز چھِنہٕ زیادٕ تَر بٔڑِس پَیمانَس پٮ۪ٹھ سانیٚن زٔمیٖنَن انٛدر دانِہ وۄبداونہٕ یِوان یَتھ أسۍ پَتہٕ تَمہِ پَتہٕ توٚمُل بَنٲیِتھ کھیٚوان چھِ تہٕ یَتھ منٛز بٔڑِس پَیمانَس پٮ۪ٹھ تَمیُک زِراعت لوٗکَن نِش موٗجوٗد چھُ تہٕ ییٚمہِ خٲطرٕ اپریل پٮ۪ٹھ چھِ زٔمیٖندارَن ہنٛز زٔمیٖندٲری شروٗع گژھان یَتھ منٛز گۄڈٕنیٚتھٕے چھُ بیٚول وۄبداونہٕ یِوان تہٕ تمہِ پَتہٕ چھِ دۄیہِ ریٚتۍ پَتہٕ تَتھ یَتھ أسۍ تھل چھِ وَنان نیران تَمہِ پَتہٕ چھِ سۄ تھل کٔڑِتھ زٔمیٖنَس انٛدر لَکٕٹۍ لَکٕٹۍ کُلیٚن ہٕنٛدۍ شَکلہِ مَنٛز سۄ تھَل لاگنہٕ یِوان تہٕ تمہِ پَتہٕ چھِ سۄ تھل وارٕ وارٕ بٔڑ سَپدان تہٕ ترٛیٚن ژورَن ریٚتَن پَتہٕ اکتوٗبرَس انٛدر چھُ پَتہٕ تَتھ گاسہٕ تہٕ دانہِ کھَسان تَمہِ پَتہٕ یُس تَتھ بیٛاکھ مَرحلہٕ چھُ آسان پَتہٕ چھُ پیٚوان سُہ دانہِ لوٗنُن تمہِ پَتہٕ چھُ پیٚوان چھُ تَتھ دانہِ الگ نیران تہٕ گاسہٕ الگ نیران تہٕ یہِ چھُ بٔڑِس پَیمانَس پٮ۪ٹھ کٔشیٖرِ انٛدر تہِ تہٕ پرٛیٚتھ ضِلعَس انٛدر تہٕ کۄپوٲرِس انٛدر تہِ وۄبداونہٕ یِوان تہٕ یَتھ منٛز کیٚنٛہہ بٲقی فصٕل تہِ چھِ یِمَن ذٔریعہٕ لوٗکھ اِقتصٲدی لحاظہٕ مُنافعہٕ چھِ کَماوان یَتھ منٛز سبزی چھِ یا میوٕ چھِ تہٕ میوٕ چھِ پوٗرٕ کٔشیٖر انٛدر تہِ تہٕ کۄپوٲرِس انٛدَر تہِ بٔڑِس پیمانَس پٮ۪ٹھ تمِچ کاشتٕکٲری کَرنہٕ یِوان زِ یَتھ منٛز تہٕ میٚوَس کٕنیٚتھ لوٗکھ واریاہ پَیمانَس تام مُنافعہٕ چھِ کماوان تہٕ یِم میوٕ چھِ نیٚبرِمیٚن رِیاستَن منٛز تہِ سوزنہٕ یِوان تہٕ کٔشیٖرِ انٛدر تہِ چھِ اَمِکۍ بَجہِ بَجہِ مٔنٛڈی دٔستیاب سبزِیَن انٛدر چھِ کٔشیٖر انٛدر ہاکھ ٹماٹر گازرِ لٲر اَلہٕ رازمہ بیٚیہِ تہِ بیترِ سبزی وۄبداونہٕ یِوان ییٚمہِ سۭتۍ لوٗکھ پَننِس گھریلوٗ اِستعمالَس تہِ چھِ اِستعمال کَران زٕ واریاہ چھِ تِم تہِ یِمن بٔڑِس پَیمانَس پٮ۪ٹھ سبزی وۄبدان چھِ تِم چھِ بازرَن انٛدر سبزی والیٚن سۄ سبزی فروخت کٔرِتھ تمہِ سۭتۍ پَنُن مُنافعہٕ کَماوان